یُس حالی منٛز ییٚتہِ وَنۍ مطلب ییٚتہِ یُس یہِ شارٕک ٹینک آو تھاونہٕ مطلب یُس یہِ چَلان چھُ بِزنس خٲطرٕ یہِ مطلب یہِ چَلان چھُنہ یہِ شو بِزنسُک مطلب ٹی وی یَس پٮ۪ٹھ چھُ یِوان وَننہٕ شارٕک ٹٮ۪نٛکَس منٛز چھِ مطلب اَتھ منٛز چھِ یِوان شارٕک ٹینکَس منٛز مطلب یِم زَن اَتھ منٛز چھُ اَشنی گرووَر چھُ اَسہِ کہِ اِتھَے کٔنۍ چھُ بیاکھ پِیوٗش چھُ یِم اَتھ منٛز بٔڑۍ بٔڑۍ یِم بِزنس مین چھِ یِمَن نِش چھِ یِوان مطلب واریاہ لَکٕٹۍ لَکٕٹۍ سِٹاٹ اَپ کَرَن وٲلۍ تہِ تھوڑا گرٛواپ بِزنِس یِمَن گوٚمُت چھِ تِم تہِ یا یِمَن اَصٕل بِزنِس چھُ چَلان تِم تہِ چھِ یِوان یِم چھِ یِمَن اِکوِٹی مطلب یِم چھِ یِمَن دَپان اَسہِ کٔرِو تُہۍ لون دِیِو اَسہِ تُہۍ یا اَسہِ دِیِو تُہۍ کینٛہہ مٔنی أسۍ دِمو تۄہہِ کینٛہہ شِیَر تۄہہِ پنٛنہِ کَمپٔنی ہُنٛد ٹوٗ پٔرسَنٛٹ تھرٛی پٔرسَنٛٹ أڑۍ چھِ اَڑٮ۪ن چھِ یِم کَران لون تہِ آفَر یِمَن نہٕ مطلب یہِ آسہِ وِد اِنٹرٛسٹ یِم چھِ لون تِمَن آفَر کَران

یہِ چھِ یِمَن اَکھ بِزنس خٲطرٕ مطلب یِم مانیٚن ییٚمہِ ساتہٕ یِمَن یہِ ٹی وی یَس پٮ۪ٹھ ہووُکھ مطلب اَتھ منٛز وٕچھ مےٚ وۄنۍ واریاہ یِم نہٕ گژھان لُکھ اَتھ منٛز پاٹِسِپیٹ کَران تہٕ کٔشیٖر منٛز تہِ وٕچھ مےٚ کیٛاہ چھِ دَپان کٔشیٖرِ مَنٛز وٕچھ مےٚ لُکھ واریاہ گٔمٕتۍ أمۍ سۭتۍ اِنسپایر مطلب بِزنِس خٲطرٕ تہٕ